میٲنہِ زنٛدگی ۂنٛدۍ چیلینٛج کیاہ ہٮ۪کہٕ بہٕ یِم ہٮ۪کھکھ نہٕ بہٕ بَیانٕے کٔرِتھ مےٚ گے فُل زنٛدگی چلینجَس منٛزٕے پکان گۄڈٕنیتھٕے سٹاٹس منٛز گۄڈٕ ٲسۍ گژھان سکوٗل لۄکچارَس منٛز اوس مےٚ کھران سکوٗل گژھُن یہِ اوس ساروی کھوتہٕ بوٚڑ بوٚڑ بارٕ بٔڑ بار فِلِم یَتھ وَنو سۄ ٲس بٔڑ بار یِہوے یہِ سکوٗل گژھُن واے دُہس اوس عزاب گژھان صبُٮحٲے ٲسۍ نیران ٲٹھِ بَجہِ شامَس ٲسۍ پانٛژھِ بَجہِ یِوان نہ ٲسۍ گنٛدِتھ ہٮ۪کان نہ ٲسۍ ہٮ۪کَتھ روزان تورٕ یِوُن پَتہٕ اوس آسان تھر صبُحٲے گژھِ سکوٗل اِنسان تَتہِ پینس چوب تَتہِ چھُس بوزناوُن وۄنۍ ییٚلہِ تَمہِ مُصیٖبت منٛز دریایو ٹینتھ کوٚر پاس ؤژھ پَریشٲنی لگۍ بٔڑۍ بٔڑۍ گژھنہِ آے جوشس لاینہٕ گٔے پَریشٲنی واریاہ سٹاٹ گوٚو ڈِپریشن گوٚو دٮ۪ماغ خراب گوٚو عزاب شٔدیٖد تہٕ تَمہِ سۭتۍ گے واریاہ پروبلِم ویٹ لاس گوٚو صحت گوٚو خراب أڈۍجہِ گے کَمزور پریشٲنی ؤژھ مےٚ ہیوٚک نہٕ انسانن ہیوٚک نہٕ ہُہ تہِ کٔرِتھ پَتہٕ کِہینۍ پٔرِتھ ہیوٚکُن نہٕ خاص کیٚنٛہہ کٔریرَس منٛز کوٚر نہٕ تَمہِ آیہِ حِساب کٔرِتھ یہِ تَمہِ ساتہٕ پَزِ ہا تہِ کوٚر نہٕ کِہینۍ پتہٕ ووت ٹایم گے بٔڑۍ پَہمتھ پییہِ گرِچ پریشٲنی کہِ وَنۍ کیاہ کرو گرِ ہُہ چھُ کرُن یہِ چھُ کَرُن سیٹلمینٛٹ چھُٕ کرُن پَرُن چھُ کٔریر چھُ بَناوُن پونٛسَن ۂنٛزۍ گے کٔمی واریاہ کیٚنٛہہ اوس گژھُن مطلب ڈیرن پٮ۪ٹھ اوس پیوان روزُن تِم پونٛسہٕ ٲسۍ نہٕ آسان کھٮ۪ن چٮ۪ن پیوٚو واریاہ لَٹہِ پیوو فاکہٕ دیُن کٔم حِساب کِتاب چھِ گژھان واریاہ زیادٕ چیلینٛج چھِ یِوان لایفہِ منٛز اِنسانَس موزوٗرۍ پے واریاہ لَٹہِ کَرٕنۍ اَمہِ موٗجوٗب کیٚنٛہہ کھٮ۪مو سُہ تہِ اوس نہٕ گژھان وقتس پٮ۪ٹھ اَمہِ برعکٔس تہِ واریاہ واریاہ چیٖز اِنسانَس لایفہِ منٛز گژھان یِم نہٕ بَیان ہیٚکہِ کٔرِتھ کیٚنٛہہ یِم چھٕ کیٚنٛہہ خاص پوینٹ ییٚمہِ سۭتۍ تھوڑا اَنٛدازٕ لَگہِ کہِ کیٚنٛہہ چھُ اِنسان سٕنٛز زنٛدگی منٛز گُزریومُت